بِلکُل اَتھ خٲطرٕ اَسَلامُ علیکُم وَرحمتہ اللہِ وبرکا تُہ اَصٕل برٛیٖڈ تھاونہٕ خٲطر چھُ گۄڈٕ فارمر ٹرٛے کَران یا باقٕین نِش کُنج زانان کہِ کُس پوٗت چھُ ییٚتہِ کٔشیٖرِِ منٛز وۄپدان اَصٕل یِتھٕ پٲٹھۍ ہَسا مِثال کہِ طور پر امبر جی امبر جی اوس پٔتۍمہِ ٹایمہٕ وارِیاہ زیادٕ مَشہوٗر ییٚتہِ یُس ہَسا جلدٕے گرٛوتھ اوس کَران تہٕ أمِس اوس گرٛوتھ جلدٕے گَژھان یہِ اوس أمِس ٲسۍ نہٕ زیادٕ ٹیٖرِ آسان کیٚنٛہہ مگر یہِ اوس بَڈان جلدٕے یتھٕے پٲٹھۍ اوس بیٛاکھ کٹھ ہِوِۍ کٹھ ہِوِۍ یُس اوس یہِ ہسا اوس بیٚمارِ خٲطر دوٚر یِمن اوس نہٕ زیادٕ سردی پوران کیٚنٛہہ یِمن ٲس نہٕ زیادٕ موٹلٹی گَژھان کیٚنٛہہ تہٕ پتہٕ چھِ یہِ کَران ڈِپینٛڈ یُس ہَسا یہِ پولٹری وول چھُ أمِس کَمہِ کٔلیپُک ایم چھُ کانٛہہ چھُ وَنان مےٚ گوٚژھ جلدٕے پوٗت گَژھُن تَیار کانٛہہ چھُ وِنان اگر لیٹ تے گَژھِ موٹلٹی گٔژھِ نہٕ گَژھٕنۍ کِہیٖنٛۍ یہِ چھُ کَران أتھۍ پیٚٹھ ڈِپینٛڈ اَمے حِساب ہَسا أسۍ چھِ کَران یِمہٕ پوٗتۍ چوٗز کَرنہٕ تیُتھ چھُنہٕ بیٚیہِ کانٛہہ خاص اَسہِ ییٚتہِ اِنسٹروٗمینٹاہ کیٚنٛہہ ییٚمہِ سۭتۍ أسۍ یِم نٲپِتھ ہیٚکو یا کیٚنٛہہ